تِم مُشکِلات یِم ایٚلیٚکشَنَس دوران یا الؠکشن برونٹھ یا الؠکشن پَتہٕ چھ اکھ أسۍ فیس کَران تِمو منٛز چھُ سَر فِرست گۄڈنِکِس نَمبرَس پؠٹھ یَتھ أسۍ وَنان چھ ووٹر سپریشن کانٛہہ کینٛہہ ووٹر چھِ یِم آسان چھِ تِم چھ یِوان سَپریٚس کَرنہٕ آن د بیسِس آف چاہے تِم کمہِ ذٲتۍ ہٕنٛدۍ چھِ چاہے تِمَن مذہب کیاہ چھُ چاہے تِم کمہِ رَنٛگٕکۍ چھِ واریاہن جایَن چھِ یِوان یہِ تہِ وٕچھنہٕ کہِ تِمن ووٹرَن سۭتۍ آو سپریشَن کَرنہٕ یِم کُنہِ اَکہِ خاص رَنٛگٕکۍ ٲسۍ کُنہِ اَکہِ خاص ذٲتۍ ہٕندۍ ٲسۍ کُنہِ خاص مَذہبٕکۍ ٲسۍ تہٕ یہِ چھِ گۄڈنِچ مُشکِل اَتھ منٛز دۄیِم مُشکِل چھِ کہِ یِم چھِ یِوان کُنہِ ساتہٕ چھِ یہِ تہِ ماحول بَنان کہِ یہِ اَلؠکشن چھِ یِوان رِک کَرنہٕ یا یِمَن منٛز چھُ یِوان فراڈ کَرنہٕ ژوٗر یِوان کَرنہٕ ووٹن ہٕنز دانلی یِوان کَرنہٕ باقٕے چیٖز یِوان کَرنہٕ ییٚمہِ سۭتۍ أکِس عام اِنسان سُند اعتِماد عام اِنسان سُند بروسہٕ عام اِنسان سُند یُس اَتھ پؠٹھ یُس ییٚمہِ سُنٛد یہِ اعتِماد یا بروسٕہ چھُ آسان کہِ یہِ اَلؠکشن اَتھ منز یُس بہٕ کینڈِڈیٹ چُنان چھُسَن یہِ بوزِ پَگاہ میٲنۍ کَتھ یہِ بوزِ میٲنۍ کتھ سُہ اعتِماد چھُ خَتم گژھان ییٚلہِ یہِ اَلیکشن ییٚلہِ اَتھ اِلؠکشنَس انٛدر کانٛہہ ریگِنگ چھِ گژھان کانٛہہ دانٛدلی چھِ گژھان کانہہ ژوٗر چھ گژھان کانہہ فراڈ چھِ گژھان یا بَدل کانہہ چیٖز چھُ گژھان ترٛیمِس نَمبرَس پؠٹھ وَنہٕ بہٕ کہِ اَتھ منز چھنہٕ کُنہِ ساتہٕ ٹرانسپیریسی آسان کینٛہہ ایٖماندٲری چھنہٕ اتھ منٛز روزان کینٛہہ کُنہِ ساتہٕ کینٛہہ ووٹرَن ہٕندۍ ییٚتہِ یِہُنٛد کُنہِ کٲنٛسہِ پٔرٹِکیوٗلَر پاٹی ہُند بل چھُ زیادٕ طاقت چھُ زیادٕ تِم چھ تَتہِ پَننؠن ووٹرَن دیاوناوان مَلٹِپٕل ووٹن ہُند حق تہٕ ییٚمہِ کہِ وَجہ سۭتۍ اَتھ منز چھنہٕ کانہہ ٹرانسپَریسی روزان کینٛہہ یا امہِ سۭتۍ چھنہٕ اَتھ منز ایٖماندٲری ہُند کانٛہہ پَتہٕ جُز روزان کینٛہہ ژوٗرمِس نَمبرَس پؠٹھ وَنہٕ بہٕ کہِ یِم کُنہِ پاٹی کینٛہہ سَپوٹ چھ آسان کَران کانٛہہ کینٛہہ کُنہِ پاٹی ہٕندۍ سَپوٹٲرٕس یِمَن أسۍ پاٹی سپوٹٲرٕس چھِ وَنان کُنہِ پاٹی ہٕنٛدۍ تِمَن سۭتۍ چھُ کُنہِ ساتہٕ تَشَدُد یِوان کَرنہٕ کُنہِ ساتہٕ تیزر گژھان تِمن سۭتۍ زیادتی گژھان تِمَن سۭتۍ یِم چھ کینٛہہ مُشکِلات یِم اَتھ منز یِوان چھِ بیٚیہِ چھُ اَتھ اَنٛدَر وٕنکؠن چوٗنٛکہِ ٹیٚکنالجی ہُند زَمانہٕ چھُ وٕنکؠن چھُ ووٹِنگ یِوان کَرنہٕ آنلاین تھروٗ تہِ تَتھ منز تہِ کینٛہہ اِشوٗوٕز یِوان سایبَر سِکیورِٹی اِشوٗوٕز یَتھ أسۍ وَنان چھِ کہِ آنلاین مہ گژھِ ژوٗر ووٹن آنلاین مہ گژھِ بَدل داندلی ووٹن تہٕ یِم چھ کینٛہہ مُشکِلات بیٚیہِ یَتھ منز کہِ کُنہِ ساتہٕ اَتھ اؠلَکشن کِس ماحولَس منٛز چھُ یِوان کُنہِ ساتہٕ ووٹر سلِپ چھنہٕ أکِس ووٹرَس واتان آن ٹایِم کینٛہہ ییٚمہِ سۭتۍ سُہ ووٹر لِسٹس منٛز اؠڈ چھُنہٕ ہؠکان گٔژھِتھ کینٛہہ ییٚمہِ سۭتۍ سُہ ووٹر لِسٹس منٛز اَپڈیٹ چھُنہٕ ہؠکان گٔژھِتھ کینٛہہ یا وٕنکؠن یا بیٚیہِ چھ یِوان اَتھ اؠلَکشَن کِس ماحولَس منٛز تھروٗ میٖڈِیا یا تھروٗ بَدل کانٛہہ سورٕس یا تھروٗ بَدل کانہہ اِمنو آسہِ یِمَن تمہِ سۭتۍ یِوان مِس اِنفارمیشَن یا فیک نِوٕز یِوان پھٲلاونہٕ ییٚمہِ سۭتۍ کہِ وَجہ سۭتۍ اَتھ مُنتَشری یِم سٲری ووٹر چھ مُنتَشِر گژھان واریاہ ووٹر چھِنہٕ پَنُن ووٹر ووٹ ہؠکان کاسٹ کٔرِتھ کینٛہہ تہٕ امہِ سۭتۍ چھِ گژھان کٲم امہِ سۭتۍ چھُ ایٚلؠکشَنن یُس مین پٔرپز یُس مین مُدا مقصد چھُ لُکَن ہٕنز پارٹِسِپیشن لُکَن ہٕنز پارٹِسِپیشن گژھۍ اتھ الیکشنس منٛز آسٕنۍ کہِ یس نہٕ پَتہٕ یُس مَقصد نہٕ اَسہِ پوٗرٕ چھُ گژھان امہِ الؠکشَنُک کینٛہہ امہِ بَغٲر چھُ کہِ واریاہن عَلاقن منز چھُ آمُت وٕچھنہٕ واریاہن علاقن منٛز آو یہِ وٕچھنہٕ کہِ لِمِٹڈ پولِنگ بوٗتھ چھِ اَتہِ سۄ جاے ییٚتٮ۪ن پولِنگ بوٗتھ چھ أسۍ تتھ جایہِ وَنان ییٚتؠن یِم پَنٕنۍ ووٹ تراوان چھِ پولِنگ بوٗتھٕز یا پولِنگ سٹیشن چھ واریاہ کَم آسان ییٚمہِ سۭتۍ کہِ زَن لُکَن چھنہٕ سُہ فیٚسَلٹی یِوان کینٛہہ کہِ تِم ہؠکن پَنُن ووٹ کاسٹ کٔرِتھ تِم ہٮ۪کن پَنُن ووٹ ترٲیِتھ تہٕ امہِ سۭتۍ چھ گژھان کٲم ییٚلہِ گۄڈنؠتھ پولِنگ بوٗتھٕے ٲسۍ کَم لُکھ کۭتیاہ واتَن أکِس دۄہس اَنٛدَر چھُ اَکھ پٔرٹِکیوٗلَر ٹایِم آسان اَکھ ووٹ تراونُک ییٚلہِ وۄنۍ کُنہِ عَلاقس کانَسچُوَنسی منٛز کُنہِ سٹیٹَس منٛز ییٚلہِ وَنہِ پولِنگ بوٗتھٕے ووٹ تراونٕچ جاے آسان کَم ییٚتؠن نہٕ لُکھ برابر ٹایمَس پؠٹھ وٲتِتھ تہِ پَتہٕ ووٹ ہٮ۪کن ترٲوِتھ کینٛہہ یِم چھِ بٔڑۍ بٔڑۍ مُشکِلات اؠلَکشَنن دوران یِم أسۍ فیس چھِ کَران یِم اَکھ عام اِنسان فیس چھُ کَران تہٕ گورمِنٹس کُن چھُ یہِ عام یُس وقتُک یِم یِم اِلیٚکشن مُنَقَد کَرَن وٲلۍ چھ اِنتِظامِیا چھُ تِمَن خٲطر چھُ اَکھ یہِ اِلتِماس مودبانہٕ اِلتماس کہِ تِم تھاون یِمن سارنٕے مُشکِلاتَن ہُند مَدِ نَظر تھٲیِتھ یِم یِنہٕ وٲلۍ اِلیٚکشن چھِ تِمَن منز روزَن تِم ہوشیار تہٕ خَبَردار